یُس سون یہِ کۄپوور ڈِسٹِرٛکٹ چھُ اَتھ منٛز چھِ واریاہ فصٕل کھسان یِتھۍ کٔنۍ توٚمُل چھُ ڈوٗنۍ چھِ یا کنٕک چھُ البتہ یُس ساروٕے کھۄتہٕ زیادٕ ڈِمانٛڈ چھِ سۄ چھِ توٚملَس بیٚیہِ ڈۄنیٚن ڈۄنیٚن چھِ واریاہ زیادٕ ڈِمانٛڈ سٲنِس کۄپوارِ ڈِسٹِرٛکَس مَنٛز بیٚیہِ اَمرِتسر یُس یہِ اُگاونہٕ پٮ۪ٹھ کٕننَس تانۍ یہِ پرٛاسیٚس چھِ بہٕ وَنہو تۄہہِ گۄڈٔے چھِ أسۍ بیٛول ترٛاوان زٔمیٖنَس منٛز پَتہٕ چھِ ہنہِ ہنہِ پَتہٕ کھاد پیٚوان ترٛاوٕنۍ آب پیٚوان ترٛاوُن پَتہٕ سُہ دانہِ تھل پیٚوان لاگٕنۍ یِتھٔے کٔنۍ ییٚلہِ سُہ تیار گَژھہِ پَتہٕ چھُ پیٚوان سُہ لونُن پَتہٕ مِشیٖن پٮ۪ٹھ نیٛن پَتہٕ نیرِ تَتھ توٚمُل سُہ توٚمُل چھُ یِوان ژھَٹنہٕ پَتہٕ یِوان سَپلاے کَرنہٕ یُس یہِ مثال کے طور پر اَمبٕرۍ چھِ یا بیٚیہِ کیٚنٛہہ یِم میٚوٕ چھِ یہِ چھِ مارٕچ اپریل یہوے ہَردَس منٛز مان ژٕ سونٛتَس سونٛتَس منٛز کھَسان سونٛتَس منٛز نیران ہَردَس منٛز چھِ والان پَتہٕ البتہ یُس اَمبٕرۍ چھِ یِم ڈوٗنۍ چھِ یِم کۄپوارِکۍ ڈوٗنۍ چھِ ڈوٗنیٚن چھِ واریاہ زیادٕ ڈِمانٛڈ باقی وَالسلم